أسۍ چھِ مطلب أسۍ چھِ یژھان لُکن ونُن مطلب یہِ گژھہِ ویکسنیشن گژھہِ کرٕنۍ بونٛٹھۍ مِس زمانس منٛز اوس ویکسنیشن ٲس نہِ سیٚوٚد گژھان ویکسِنیشن ٲس نہٕ گژھان بچن کینٛہہ کیاز تمن اوس پتہٕ آسان تِم ٲسۍ پولِیو اوسُکھ آسان گوٚمُت مطلب تِم ٲسۍ آسان نہٕ پتہٕ ٹھیٖک فِزکٔلی کینٛہہ تِکیاز وُکین کِس دورس منٛز چھُ پرٮ۪تھ ریتہٕ یِوان ویکسٕنیشن بچن ہنٛدۍ خٲطرٕ تمہِ خٲطرٕ چھُ پٮ۪وان مشیٖدن پٮ۪ٹھ اعلان کرُن ہیٚلتھ وٲلۍ چھِ گرٕ پتہٕ گرٕ یِوان مان ژٕ وٕچھنہِ پرٮ۪تھ کٲنٛسہِ بچس گٔیا ویکسنیشن کیاز ویٖکسِنیشن چھِ مطلب یہِ چھِ ضروٗری یہِ گژھہِ کرناوُن پرٮ۪تھ کانٛہہ مول موج پننس بچس تہٕ وُکینٚس چھُ یِوان گامن منٛز تہِ خاص خیال تھاونہٕ امہِ ویکسنیشن خٲطرٕ ہُنٛد کیاز تِکیاز بروٗنٹھ مس زمانس منٛز ٲسۍ نہٕ اور سنان کینٛہہ مطلب واریاہ یِم ٲسۍ آسان بچہِ یم ٲسۍ نہٕ آسان یِم ٲسۍ آسان نوتوان ٲسۍ ونۍکیس چھُ پرٮ۪تھ کُنہِ پرٮ۪تھ کُنہِ ولیجس منٛز تہِ چاہے ٹاوُن چھُ یا وِلیج چھُ یِمن منٛز چھِ ونۍکیس ویکسِنیشن رٮ۪تہٕ پتہٕ رٮ۪تہٕ گژھان باقٕے